گۄڈنِچی کَتھ کٕلاسَس منٛز یا سکوٗلَس پٮ۪ٹھ یا کٲنٛسِہ اُستادَس نِش ہیٚچھُن یا پانہٕ کٲم کَرٕنۍ اَتھ منٛز چھِ واریاہ فرق آ یِم چھِ دۄنوَے کَتھٕ پوٚز گرِ تہِ چھِ أسۍ کُنہِ ساتہٕ یوگا کَران تہٕ کٕلاسَس منٛز تہِ چھِ کَران وَنۍ چھِ یِمَن منٛز یہِ فرق اگر أسۍ کُنہِ ساتہٕ گَرِ پانَے چھِ کَران تہٕ أسۍ چھِ پَنٛنی پٲں پَنٛنی یوگاہٕک تِم تہِ آساناس کَران تمہِ سۭتۍ چھِ أسۍ پانَس تہِ تکلیٖف دِوان ییٚمہِ سۭتۍ زَن اَسِہ واریاہ اُزر چھِ جِسمَس پٮ۪ٹھ تہِ واتان تہٕ أسۍ چھِ ہٮ۪کان زخمی تہِ گٔژھِتھ سٲنۍ یِم یِم جویِنٛٹ چھِ آسان یِمہٕ واٹھ چھِ آسان جِسمٕکۍ یِمَن پٮ۪ٹھ چھِ اَثر واتان تہٕ وۄںۍ ییٚلہِ أسۍ کُنہِ کٕلاسَس منٛز کٲنٛسِہ اُستادَس نِش ہیٚچھان سُہ چھِ اَسہِ اَصٕل پٲٹھۍ ہیٚچھناوان کم کم اٮ۪کزَرسایزٕ چھِ اَتھ منٛز کَرنہِ کم آسناس چھِ یوگاہٕکۍ ٹھیٖکھ کٔمہِ ٹایمہِ چھُ یہِ کَرُن کٔژ کٔژ چھِ کَرٕنۍ یا کۭتِس کالَس چھِ اَکھ اَکھ اٮ۪کزَرسایز کَرٕنۍ سُہ چھِ اَسہِ اَصٕل پٲٹھۍ ہیٚچھناوان تہٕ بیٚیہِ چھِ کٕلاسَس منٛز بیٛاکھ چیٖز اَتہِ چھِ أسۍ أکِس گُرٛپَس منٛز أسۍ چھِ پںٛنٮ۪ن دوستَن سۭتۍ روزان أسۍ چھِ أمِس اُستادَس ہٮ۪کان اگر کٲنٛسِہ کُنہِ جاے شَک وَک آسہِ أسۍ چھِ ہٮ۪کان أمِس ؤنِتھ تہٕ بیٚیہِ چھِ أسۍ صبر ہیٚچھان اَتھ منٛز اَمہِ سۭتۍ چھِ أسۍ سبق تہِ ہیٚچھان بیٛاکھ کٕتھ پٲٹھۍ چھِ أسۍ ییٚلہِ کَمپٹِشَنَس منٛز روزان چھِ اَسہِ چھُ تَران فِکرِ اَسہِ کَتہِ نَس چھِ پانَس منٛز کمی تہٕ أسۍ چھِ سۄ پوٗرٕ ہٮ۪کان کٔرِتھ